مےٚ سا چھُ خۄش گژھان گرِ وۄپداوُن ٲر مےٚ سا چھُ واریاہ زیادٕ پسنٛد مےٚ سا چھُ ژوٗنٛٹھۍ سَبٕز ژوٗنٹھۍ گژھان خۄش مےٚ سا چھُ گِلاس گژھان خۄش مےٚ سا چھُ دٲنۍ گژھان خۄش یِم بہٕ ہسا چھس یِم گرِ وۄپدوان وۄنۍ ہسا چھِ اسہِ وِجِٹیبٕلز بہٕ حظ چھَس اَتھ منٛز اَلہٕ یَتھ زَن أسۍ لوکی چھِ وَنان بہٕ ہسا چھَس تِم وۄپداوان گرِ کھیٖرا لٲر یتھ زَن أسۍ کٲشِر پٲٹھۍ چھِ ونان بہٕ چھَس سُہ وۄپداوان گرِ اَسہِ حظ چھُ تَتھ مَزٕ یِوان واریاہ زیادٕ مطلب بہٕ حظ چھس کٔشیٖر ہُنٛد ندُر یُس زَن واریاہ زیادٕ فیمَس چھُ أسۍ ہسا چھِ سُہ وۄپداوان مطلب سُہ چھِ أسۍ آبس منٛز وۄپداوان أسۍ ہسا چھِ یہِ یہِ حظ یہِ فٕلوَر چھِ أسۍ وۄپداوان بہٕ ہسا چھَس میری گولڈ سن فٕلوَر لِلی جیسمین روز یُس حظ أسۍ گرِ چھِ وۄپداون